آ ٹھیٖک مےٚ چھِ ضروٗرت سوفا

بیڈ بیٚیہِ تھوڑا بیٚیہِ تھوڑا یہِ گَرَس خٲطرٕ گَرَس خٲطرٕ اَکھ چھِ یِوان سوفا سیٚٹ تَتھ چھِ یِوان چارجِنٛگ پوایِنٛٹ یِم سۭتۍ لایِٹ وایِٹ

آ

سوفا چیر بیٚیہِ چھِ ضروٗرت ٹیبُل کیٚنٛہہ ایٚکٕسٹرٛا

آ نٔے ٹیبُل کیٛاہ چھِ آمٕتۍ تِمَن ما کیٚنٛہہ نٔے فیٖچَر اَکھ چھِ یِوان اَز فولڈِڈ تہِ چھِ یِوان اَز پوٹیبُل کَرُن تہِ چھُ سہل گَژھان

اَچھا بیٚیہِ کیٚنٛہہ فیٖچَر تَتھ بیٚیہِ ما چھِ تۄہہِ نوٚو کیٚنٛہہ اَتہِ ایٚویلیبُل فٔرنیٖچَر اَکھ ٹیبُل اَکھ ٹیبُل چھِ یِوان تَتھ چھِ یِوان گِلاس اَکھ گوٚو یہِ تَتھ چھُ وۄتھان گِلاس تھوٚد تہِ بیٛاکھ چھُ یِوان سُہ پوٹیبُل وول سُہ چھا ایٚو بیٚیہِ کیٚنٛہہ خاص اَتہِ

اَتھ کیٚنٛہہ آف کانٛہہ پٔرسَنٹاہ ٹھیٖک اگر مےٚ یورٕ گٔے لِفٹہٕ کیٚنٛہہ ایٚویلیبُل تیٚلہِ اَنہٕ پَنُن لِفٹہٕ اَگر نہٕ کیٚنٛہہ تیٚلہِ کٔرۍزیٚو تُہۍ اورَے ڈیلوَر اَدٕ حظ ٹھیٖک حظ چھُ